اگر أسۍ ہندوستانس منٛز کتھ کرو یوٗٹیوٗبرن ہٕنٛز ٹرٛولرَن ہٕنٛز کمیڈیَنن ہٕنٛز ییٚتہِ ہسا چھِ ہندوستانس منٛز واریاہ یوٗٹیوٗبر یوٗٹیوٗبر یِم ہسا واریاہ یوٗٹوٗب چلنہٕ پرووایڈ چھِ کران لُکَن تمہِ سۭتۍ ہسا چھِ لُکھ ایویَر گژھان واریاہو چیٖزو نِش اگر ویٖٹوٗبَر یوٗٹیوٗبرن ہٕنٛز کٲم ہؠکو اگر أسۍ وٕچھِتھ یِم ہسا چھِ ویٖڈیو بٕلاکر بَناوَان یِم ہسا چھِ ویٖڈیو بُلاگر آسَان یِم ہسا چھِ یِم یوٗٹیوٗبر یِم ہسا چھِ ہؠکان کُنہِ کَمپنی خٲطرٕ کٲم کٔرِتھ یِہنٛز سیلری ہسا چھِ واریاہ زیادٕ آسان یِہٕنٛز ریسپانسِبلٹی کیاہ چھِ آسان یِم ہسا چھِ رایٹِنٛگ سکرِپٹٕس تہِ لیکھان یِم ہسا چھِ رِکاڈِنٛگ رِکاڈ کران شاٹ ویٖڈیوز تِمو شاٹ ویٖڈیو سۭتۍ ہسا چھِ واریاہ اینٹینمیٚنٹ تہِ مِلان تہٕ واریاہ جانکٲری تہِ مِلان تَمہِ پتہٕ ہسا چھِ یِم کران یِم ہسا ہیٚکن سافٹویر ایڈٹِنٛگ تہِ ٲسِتھ کٔرِتھ یِم یِم ہسا ہیٚکن پرٛموٹ کٔرِتھ وی لاگٕس تہٕ امہِ سۭتۍ ہسا چھِ ایویرنؠس لُکن منٛز گژھن کُنہِ تہِ اگر کانٛہہ چیٖز کینٛہہ بناوُن آسہِ تَمیُک تہِ ہسا چھُ یِم ویٖڈیو بناوان یِم ہسا چھِ کران وۄنۍ اگر کٲم وٕچھو یِہنٛز ٹرٛول ہنٛز یِم ہسا چھِ اینکم پاس کران تہٕ ٹریڈِشنل ٹرٛؤل ٹِپٔکٔلی چھِ یِم ہسا چھِ یِم ہوسپیٹلٹی منٛز مدتھ دِوان یِم ہسا چھِ وٲلڈٕ کؠن کنٹرین منٛز گژھان سٹیٹن منٛز گژھان ییٚمہِ منٛز ییٚمہِ سۭتۍ ہسا چھِ یِم وٕچھان اَتِچ ہاسپِٹلٹی کیاہ چھِ لُکھ کٕتھ کٲٹھۍ چھِ بہیو کران باقیَن سۭتۍ اَمیُک یِہٕنٛدۍ اؠٹموسپیرِک کنڈِشنٕز وٕچھان یِمن سٹیٹن ہٕنٛز کنٹرین ہُنٛد تہٕ یِم ہسا چھِ یِم ہسا ہیٚکن اِنڈِپینڈنٹ ٹرٛولر ٲسِتھ یا گورمینٹ گورمینٹٕکۍ ذٔریعہِ ہیٚکن یِم ٹرٛولر ٲسِتھ تہٕ یِم ہسا چھِ وٕچھان بیٚیہِ تھرٛوٗٹ وٲلڈ تھرٛوٗٹ سٹیٹٔس ہسا چھِ یِم واریاہ چیٖز پنٕنہِ زندگی منٛز وٕچھان اگر وۄنۍ کومیڈین ہٕنٛز کتھ کرو کومیڈین ہندوستانس منٛز ہسا چھِ کومیڈی واریاہَن مجلسن منٛز یِوان وننہٕ اَمہِ سۭتۍ ہسا چھِ لُکھ اینٹرٹین کران تہٕ یِمن چیٖزن منٛز ہسا چھِ لُکھ أمِس کومِڈیَنَس بَڑٕ حوصلہٕ افضٲیی کَرَان تہٕ اَمہِ سۭتۍ ہسا چھِ یہِ یوٗٹیوٗبر ہسا چھِ کران واریاہ جوک ونان ییٚمہِ سۭتۍ ہسا لُکھ خۄش چھِ گژھان تِہنٛز مُسکراہَٹ تِہنٛدِ بٕتھِچ مُسکراٹھ چھِ محسوٗس چھِ یِوان کرنہٕ تہٕ ییٚمہِ سۭتۍ ہسا اکھ اِنسان خۄش چھُ گژھان پنٕنہِ زندگی منٛز یِم چیٖز بوٗزِتھ یِم چیٖز ؤنِتھ